اگر مےٚ یہِ موقعہٕ میلہِ بہٕ ہاو کٔشیٖرِ ہٕنٛز کینٛہہ مشہوٗر جگہ گۄڈے ہاوٕ بہٕ کینٛہہ پرانہِ عمارژٕ پرانہِ جگہ یَتھ منٛز اَسہِ یِوان چھِ پٔری محل پانڈولَر چھُ یِوان نشاد شالمٲر چھُ یِوان بیٚیہِ ہاو بہٕ وَندٕچ کینٛہہ خوٗبصوٗرتی وَنٛدَس منٛز چھِ ییٚتہِ شیٖن پیٚوان تیٚمِچ خوٗبصوٗرتی ہاو بہٕ بیٚیہِ ہاو بہٕ کینٛہہ خوٗبصوٗرت جگہ یِم دِلکش چھِ تَتھ منٛز چھِ یِوان سون پہلگام چھُ یِوان گُلمَرگ چھُ یِوان بیٚیہِ چھُ یِوان أہربَل بیٚیہِ ہاو بہٕ کینٛہہ ییٚتہِ چھُ نیران أکِس علاقَس منٛز کۄنٛگ تِتہِ کَرٕ بہٕ پننہِ فوٹوگرافی سۭتۍ شو